سٲنِس ایریاہَس منٛز یِم زیادٕ پَہمَتھ یِم پٔرِنٛدٕ وچھنہٕ چھِ یِوان تٕمَن منٛز چھِ ژرِ ہارِ کوتَر کُکجہِ بیٚیہِ چھِ کلٹوٗ کلہٕ ٹوٗنٛٹر بیٚیہِ چھِ یِوان لَبنہٕ کاو بیٚیہِ چھِ یِوان لَبنہٕ گانٹہٕ بیٚیہِ چھِ یِوان لَبنہٕ کٔتجہِ بیٚیہِ چھِ یِوان لَبنہٕ کٔتجہِ سۭتۍ سۭتۍ چھِ بیٚیہِ یِوان لَبنہٕ اَکھ بٲرڑ تٔمِس چھِ وَنان کٲشِر پٲٹھۍ ہار واتٕچ بیٚیہِ چھِ واریاہَن قٕسمَن ہٕنٛدۍ زیادٕ پَہن یُس مےٚ خۄش کَران سُہ چھُ کُکٕج تِکیازِ کُکٕج ییٚلہِ صُبحٲے وۄتھان چھِ سُہ چھُ پَنٕنۍ خوٗبصوٗرت آواز سۭتۍ صُبحٲے سُہ بوٗلۍ کَران ییٚمہِ سۭتۍ أسۍ واریاہ مُتٲثر گژھان چھِ واریاہ خۄش چھِ گژھان بیٚیہِ چھِ بیاکھ خوٗبصوٗرت بٲرڑ ییٚمِس أسۍ کَتٕچ چھِ وَنان سۄ چھِ سانٮ۪ن گَرَن مَنٛز ٲلۍ بَناوان تم تِہِنٛدِ بَچہِ چھِ واریاہ خوٗبصوٗرت آسان اِتھَے پٲٹھۍ چھِ کوتَر تہِ آسان تُہٕنٛدِ بَچہِ تہِ چھِ واریاہ خوٗبصوٗرت آسان تہٕ یُس میون ساروی کھۄتہٕ فیورِٹ بٲرڈ چھِ یا سُہ میون پَسنٛدیٖدہ بٲرڈ چھِ یُس مےٚ واریاہ خۄش چھِ کَران یُس میٲنِس دِلَس لُباوان چھِ سُہ ہَسا گوٚو کُکٕچ تِکیٛازِ تٔمۍ سنٛز آواز چھُ واریاہ میٖٹھۍ آسان تٔمۍ سٕنٛز آواز چھِ واریاہ خۄشوُن آسان یُتھُے صُبح سویری ییٚلہِ پھَلوُن صُبح چھُ پھلان سۄ چھِ سُہ پَنٕنۍ آواز کَران سُہ پَنٕنۍ سُہ مِٹھ پنٛنہِ آواز سۭتۍ سورُے سُہ تَتَس یُس فِضا چھُ آسان سُہ چھُ واریاہ خۄش کَران تہٕ واریاہ سُہ تٔمۍ سٕنٛز سُہ سُریٖلی آواز تٔمۍ سٕنٛز سُہ خۄشوٕکۍ آواز چھِ مےٚ واریاہ مُتٲثر کَران بیٚیہِ سُہ اوٚنٛد پوٚکھ چھِ واریاہ خوٗبصوٗرت تٔمۍ سنٛد آبَس سۭتۍ باسان تہٕ بیٚیہِ چھِ صُبحٲے تہِ آسان واریاہ خۄشوُناوان تمہِ سۭتۍ تہِ چھُ سون یہِ تٔمۍ سٕنٛز سُہ آواز چھُ تَتھ زیادَے پَہمَتھ تمۍ تَتھ خوٗبصوٗرتی ہُراوان